ہیلو ہیلو السلام علیکم وعلیکم السلام ہے تُہۍ چھُو ٹھیٖک سلیٖم صٲب تُہۍ چھُو تُہۍ چھُو حظ ٹھیٖک سلیٖم صٲب کیٛاہ سکوٗلَس منٛز کیٛاہ حالتاہ چھو تۄہہِ باسان کیٛاہ کلاس ؤرٕک کِژھ چھِ گَژھان اچھا ٹھیٖک اچھا یا یہِ اوس نہ اٮ۪کچُلی اوس یہِ اوس بٮ۪مار اوس یہِ آورِیٛارَس اوسُس تَمے کِنٮ۪تھ ہیوٚک نہٕ یہِ دِتھ کینٛہہ اچھا تُہۍ ؤنۍتو مےٚ یہِ میتھ ویتھ باقٕے یعنے کہِ ساینَس ہِسٹِرٛی وِسٹِرٛی نہ نہ اٮ۪کچُلی چھُ یہِ اوس مےٚ بہٕ اوسُس أمِس سۭتۍ اوترٕ کَتھ کَران دوٚپُن سَر بہٕ حظ مَکلاو گۄڈٕ یِمن سٮ۪لبَس مَکلاوَکھ تہٕ پَتہٕ ژانَکھ بہٕ یِم لیب ویب منٛز تہٕ پتہٕ کَرناوَکھ بہٕ یِم باقٕے لیب ویب تہٕ اَصٕل پٲٹھۍ بِذٲتی چھُ یہِ تھوڑا آ اۭں ؤنِو ؤنِو صحیح صحیح اچھا اچھا ٹھیٖک نہ نہ نہ نہ یہِ چھِ یہِ چھِ یہِ چھُس لۄکُٹ اِشوٗ یہِ کَرَن بہٕ ساٹ آوُٹ پانَے أمِس سۭتۍ تُہۍ مہٕ ہیٚیِو سُہ ٹٮ۪نشَن یہِ کَرٕ بہٕ اِشوٗ یہِ تُہۍ ؤنۍتو مےٚ باقٕے سَبجَکٹ اِنٛگلِشَس چھا تۄہہِ تُہۍ چھِو کَران پنٛنٮ۪نٕے تُہۍ لوکَل لَنٛگویج لوکلَسٕے منٛز چھِو کَتھ کَران کِنہٕ سُہ چھُو اِنٛگلِشَس منٛزٕے تۄہہِ تَتھ کلاسَس منٛز ٹھیٖک اچھا ٹھیٖک گوٚو اوٚوَرآل چھُ باقٕیَن سہٕ سَرَن چھو نہٕ تۄہہِ پرٛابلما وابلما کینٛہہ سایِنَس وَرٲے نہ نہ تٔمِس ٲس تھوڑا ٲس تٔمِس اچھا اچھا سُے گوٚو ٹھیٖک یہِ گوٚو اَصٕل یہِ یہِ گوٚو کٲم یہِ گوٚو اَصٕل ٹھیٖک ٹھیٖک نہ نہ یہِ تہِ کَرو تہٕ یۄس پرابلم چھو وٕنۍکٮ۪نَس تُہۍ ہیٚکِو سُہ وٕنۍکٮ۪س مےٚ مےٚ سۭتۍ ڈِسکَس کٔرِتھ تہٕ اِنشاء اَللّٰہ پتہٕ وِدِن ڈیزَن منٛز کَرٕ بہٕ اِنشاء اَللّٰہ اِمپلمٮ۪نٛٹ تۄہہِ گَژھیو نہٕ پرٛابلم روزٕنۍ کٕہٕنۍ کٕہٕنۍ گَژھیو نہٕ تۄہہِ باقٕے چھا سورُے ٹھیٖک کٲمہ کَران اَتہِ اِنڈِسپٕلٕن کانٛہہ ٹیٖچر یا سٕٹوٗڈنٛٹ کیٛازِ تُہۍ چھُ تۄہہِ پٮ۪ٹھ چھُ مےٚ اَصٕل تۄہہِ تُہۍ چھُو اَکھ اَصٕل سٹوٗڈنٛٹ سورُے چھا نہ نہ یہِ تۄہہِ ترٚووُ یہِ مےٚ تام تہٕ یہِ کَرَن بہٕ پانَے سالُو تُہۍ مہٕ ہیٚیِو یہِ ٹٮ۪نشَن کِہیٖنۍ ٹھیٖک ٹھیٖک چھُ ٹھیٖک چھُ بیٚیہِ اگر تۄہہِ آسیو نا کینٛہہ آسان تہٕ تُہۍ ٲسۍزیو مےٚ اَلگٕے اِنفارم کَران تہٕ بہٕ آس کَران سُہ سورُے تُہۍ ہیزیو نہٕ ٹٮ۪نشَن کِہیٖنۍ چلو چلو بِہِو خۄدایس حوال